ییٚتہِ ڈِسٹرک بانڈِپورہُک یُس ہیلٕتھ کِیر سِسٹم چھُ سُہ چھُ ؤنہِ واریاہ پَتھ یدوٲے زَن أسۍ کَتھ کَرو ڈِسٹرک ہوسپٹل بَنڈپورِچ تَتہِ چھ دۄہٕے کیٚنہہ نہ تہٕ کیٚنہہ نوٚو اَپ دیٹ نیران آز گوٚو ہُمِس پیشَنٹَس سۭتۍ یِتھ کٔنۍ أمِس ووٚت نہٕ اَصٕل پٲٹھۍ ٹریٖٹمینٹہٕ ہُمِس گوٚو نہٕ اَصٕل پٲٹھۍ کِیر تَتہِ یُس سٔروِس یُس چھ تَتھ لگہِ ؤنہِ ڈیولَپ گژھ واریاہ ٹایم یُس بَنڈپورِچ ہیلتھ کِیر سیکٹر چھُ یہِ چھُ واریاہ پَتھ بہٕ چھَس ڈِسٹرک بانڈِپوراہَس کِس ایڈمِنِٹریشنَس رِکویسٹ کران اَسہِ گژھِ ہیلٕتھ کِیر سٔروِس واریاہ اَصٕل پروایڈ یِنۍ کرنہٕ ییٚتہِ چھُنہٕ اسہِ وٕنہِ ہیلٕتھ کِیر سٔروِس یُس چھُ سُہ چھُنہٕ پروایڈ یِوان تَمہِ آیہِ کرنہٕ لوکلَن سۭتۍ کیٚنہہ یِتھ پٲٹھۍ آسٕنۍ گژھِ ایز کَمپیٲڈ ٹُو باقین ڈِسٹرکن